اگر بہٕ کتھ کرٕ ڈرایوِنگ کلاس یا ؤرٕک شاپ سُہ چھُ مےٚ کوٚرمُت پننہِ زندگی منٛز ڈرایوِنگ کلاس اگر بہٕ وَنہٕ ییٚلہِ بہٕ اِنجیٖنرِنگ اوسُس کران تَتھ دوران اوس مےٚ گۄڈنِکٮ۪ن دۄن ؤرٮ۪ن ڈرایِنگ سبجیکٹ یتھ منٛز بہٕ واریاہ مطلب افیشنٹ اوسُس واریاہ مطلب قأبِل تٔریٖن اوسُس بہٕ ڈرایِنگ بناونس منٛز تہ اگر بہٕ ؤرٕک شاپٕچ کتھ کرٕ اَسہِ اوس جوٗرِنگ انجیٖنرِنگ اوس اَسہِ ؤرٕک شاپ اکھ یتھ منٛز اَسہِ وٮ۪لڈِنگ ہیٚچھ یتھ منٛز اَسہِ چھانہٕ کأم اَکہِ قٔسمہٕ ہیٚچھ یتھ منٛز اَسہِ واریاہ کامہِ ہیٚچھہِ تہٕ سُہ چھُ میٛانہِ خأطرٕ واریاہ اصل ایکسپیٖرینس چھُ مےٚ تمہِ پٮ۪ٹھ حأصِل کٔرمٕژ